اسلام وعلیکُم آ ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُوا یِم مےٚ بوٗز تُہۍ چھُو یِم کانٛگرِ کٕنان بَناوان

کۭتِس چھُو گژھان اَکھ کانٛگٕر حظ

اَچھا پَتہٕ مۄخصَر کوتاہ چھُ گژھان حظ بِضٲتی چھِ حظ پَتَہ مےٚ چھِ پانَس حظ کانٛگرِ ہیٚنۍ کٕنٛنہٕ خٲطٕر تہٕ تَتھ خٲطرٕ چھِ مےٚ ہیٚنۍ زٕ ڈاے ہَتھ کانٛگرِ کَران حظ چھَس بہٕ بہٕ چھَس یِمَے بہٕ چھَس أکِس ہٮ۪وان تہٕ بیٚکِس کٕنان باپٲرۍ مطلب گانٛگرٮ۪ن باپار کَران بہٕ تہِ چھَس پانہٕ کٕنان حظ بہٕ چھَس وَنان شےٚ ہَتھ شےٚ ہَتھ تٕرٛہ مگر مےٚ گژھِ نَہ اورٕ مِلُن گۄڈٕ اَصٕل ریٹَس تیٚلی ہٮ۪کہٕ بہٕ یورٕ دِتھ تُہۍ مَہ دِیِو مےٚ تہِ ساڑ شےٚ ہَتھ بہٕ چھَس باپٲرۍ بہٕ چھَس پَتہٕ خریٖدارَن تام واتناوان یہِ شےٚ ہَتھ تٕرٛہ تُہۍ چھُنَہ میٛانہِ کھۄتہٕ اَصٕل مطلب مےٚ حظ چھِ پَتہ اَتھ چھِ واریاہ زیادٕ محنت لگان کانہِ چھِ پٮ۪وان ژھانٛڈٕنۍ کُنڈَل چھِ پٮ۪وان ژھانٛڈٕنۍ مگر تَمہِ پَتہٕ چھُو نہٕ حظ تُہۍ مےٚ پٮ۪ٹھ تھوڑا یہِ کَرُن مےٚ چھِ زٕ ترٛےٚ ہَتھ ہُتھ پٲٹھۍ چھِ خریٖدار اَکھ کانٛگٕر نِوان یا زٕ کانٛگرِ نِوان یِتھ پٲٹھۍ چھِنہٕ حظ مےٚ نِنۍ زٕ ترٛےٚ ہَتھ کانٛگرِ مےٚ نہٕ حظ تَوَے تَوَے تہِ کوٚر نہٕ حظ مےٚ تۄہی فون مےٚ بوٗز نہٕ حظ تُہۍ چھُو نہٕ لوکَل کِہی مےٚ حظ چھِ پَتہ تہِ بوٗز مےٚ تۄہہِ چھو آسان اَصٕل کانٛگرِ مگر تَمہِ پَتہٕ تہِ تُہۍ نہٕ حظ کٔرِو نہٕ تُہۍ کٔرِو نہٕ غلط کہِ مےٚ چھِ یوٗتاہ پَتَہ یوٗتاہ چھِ مےٚ بروس مگر تَمہِ پَتہٕ تہِ کوتاہ گژھِ پَتہٕ فاینَل شےٚ ہَتھ ژَتجی نہٕ حظ شےٚ ہَتھ ژَتجی چھِ وارایاہ زیادٕ حظ گژھان تہٕ تُہۍ تویتہِ شےٚ ہَتھ تامَتھ گژھن نَہ مےٚ حظ چھِ تہِ حظ چھِ مےٚ پَے محنت چھِ ہَرٕ کُنہِ چیٖزَس حظ لَگان محنتہِ وَرٲے چھِنہٕ کٕہۭنۍ تہِ چیٖز بَنان مگر شےٚ ہَتھ تہٕ ژَتجی چھِنہٕ حظ زیادٕ گژھان تُہۍ وٕچھِو مےٚ چھِ ترٛےٚ ہَتھ کانٛگرِ بیٚیہِ یِنو تتھ منٛز تہِ یِنو تۄہہِ تۄہہِ مَہ یِیو ایُتھ کانٛہہ باپٲرۍ یُس تۄہہِ اَکے ساتہٕ ترٛےٚ ہَتھ کانٛگرِ نیٖیو وَل حظ وَنہِ نَہ شےٚ ہَتھ شےٚ ہَتھ پانٛژھ تٕرٛہ نہٕ حظ اَچھا نَہ تُہُنٛد تہٕ نَہ میون شےٚ ہَتھ تہٕ وُہ گوٚو فاینَل ٹھیٖک چھا شےٚ ہَتھ تہٕ وُہ حظ گوٚو فاینَل ٹھیٖک چھِ حظ چلو آدٕ کیٛاہ بہٕ سَمکھو تۄہہِ صُبحن ہَہ آد حظ آد حظ ٹھیٖک چھِ